اَسہِ چھِ واریاہ دِل خۄش گَژھان ییٚلہِ أسۍ وٕچھان چھِ مَطلَب یِم اَسہِ اَتھو سۭتۍ یِم کُلۍ أسۍ لاگان چھِ یا یِم لۄکٕٹۍ لۄکٕٹۍ یِم وارِ مَنٛز تہٕ أسۍ کُلۍ لاگان پوشہِ کُلۍ اَسہِ چھِ واریاہ زیادٕ خۄش أسۍ چھِ اَسہِ چھُ اَصل محسوٗس گَژھان تکیازِ أسۍ چھِ تِمَن دُہے آب تراوان خدمت کَران مَطلَب شُریٚن ہٕنٛدۍ پٲٹھۍ چھِ أسۍ تِمَن رَچھان اَسہِ چھُ واریاہ دِل خۄش گَژھان ییٚلہِ أسۍ وٕچھان چھِ تِم پَتہٕ بٔڑۍ گَژھان یا پارکہِ مَنٛز چھِ أسۍ لاگان مُختلِف قٕسمَن ہٕنٛدۍ پوش کُلۍ تِم تِمن ییٚلہِ أسۍ دُہٲے آب چھِ تراوان ییٚلہِ أسۍ تِمن پیٹھ محنَت چھِ کَران پَتہٕ ییٚلہِ تِم بٔڑۍ ہیٚور کُن چھِ کھَسان اَتہِ چھِ اِنسانَس واریاہ زیادٕ دِل خۄش گَژھان اِنسانَس چھُ اکھ نوٚوٕے اکھ اکھ نوٚوٕے اکھ مَطلَب سُہ نوٚوٕے خوشی بہٕ چھَس نہٕ ہیٚکان سُہ ؤنتھی سُہ خوشی تِژھ خوشی چھِ اَسہِ سَپدان دِلَس